ٲں اگر بہٕ کیٚنٛہہ وَنہٕ پَننیٚن ٹیلنٛٹَن متعلق یہِ باسہِ کہِ یہِ چھِ پَنٕنۍ تٔعریٖف پانٔے کران مگر بَچپَن پٮ۪ٹھٔے کیٛاہ چھُ رو مےٚ روٗدمُت کہِ ٲں مےٚ ٲسۍ گھرِ وَنان ٲں ژٕ چھیٚکھ مَلٹی ٹیلیٚنٹِڈ بہٕ ٲسٕس لۄکٹہِ پٮ۪ٹھٔے ڈانٕس کَرنٕچ شوقیٖن تہِ بہٕ ٲسٕس لۄکٹہِ پٮ۪ٹھٔے سِنٛگِنٛگ کَرنٕچ شوقیٖن تہِ تہٕ سِنٛگِنٛگ تہِ چھِ مےٚ اَکہِ قٕسمٕچ ہابی اکھ تہٕ یِم زَن میٛٲنِس گھرَس منٛز میٛٲنۍ پتٕرۍ بھارٕنۍ ٲں پترِ بیٚنہِ پتٕرۍ بھٲے ٲسۍ تِم ٲسۍ مےٚ حد حدٕ کھۄتہٕ زیادٕ سَپورٹ دِوان اَتھ متعلق ٲں تہٕ مےٚ چھِ مطلب سِنٛگِنٛگ تہِ کٔرمٕژ لۄکٹہِ پٮ۪ٹھٔے ٲں ڈانسِنٛگ تہِ ٲسٕس بہٕ اصٕل پٲٹھۍ کران لۄکٹہِ پٮ۪ٹھٔے جیسا کہِ ووٚن مےٚ ڈرٛایِنٛگ ٲں یا باقٕے یِم کامہِ چھِ پَرنَس کُن تہِ ٲسٕس بہٕ لۄکٹہِ پٮ۪ٹھٔے اصٕل پٲٹھۍ دھیٛان دِوان تہٕ اِنسانَس منٛز گژھہِ آسُن یہِ خاصت کہِ اِنسان گژھہِ پرٛیٚتھ کُنہِ فیٖلڈَس منٛز گژھُن اِنسان گژھہِ ٲں پَنُن پَنٕنۍ کوٗشِش جاری تھاون پرٛیٚتھ کُنہِ پرٛیٚتھ کُنہِ ٲں علاقہٕ پرٛیٚتھ کُنہِ فیٖلڈَس منٛز گژھہِ سُہ پَنُن بیٚسٹہٕ دیٛن ٲں تہٕ بہٕ چھیٚس نہٕ وۄنۍ زیادٕ ٲں زیادٕ پَہَن ڈانٕس کران کیٚنٛہہ تِکیٛازِ ٲں اَکہِ چیٖزٕ چھُ پیٚوان اسہِ أکِس اِنسانَس پَننہِ مذہبُک خیال تہِ تھاوُن تہٕ سنٛگِنٛگ اگر بہٕ وَنہٕ بہٕ چھیٚس اَکھ بَاتھروٗم سِنٛگَر یۄس نہٕ نیٚبَر لوٗکَن ہاوان چھِ کیٚنٛہہ بَس چھیٚس بہٕ پانَس نِش ییٚلہِ بہٕ کُنی زٔنۍ آسہٕ بِہتھ کُنہِ ساتہٕ بَس چھیٚس بہٕ تَمے ساتہٕ سِنٛگِنٛگ کَران تہٕ مےٚ چھُ باسان کہِ دۄہ کھۄتہٕ دۄہ یِمَن چیٖزَن پرٛیٚکٹِس کَرنہٕ سۭتۍ چھِ یِم پانٔے ڈیٚولَپ گژھان یِتھ پٲٹھۍ اگر بہٕ سِنٛگِنٛگ چھیٚس کَران دۄہے دۄہے دۄہے دۄہے کَرنہٕ سۭتۍ چھِ مےٚ ٲں اَتھ پرٛیٚکٹِس تہِ گژھان ٲں الگ الگ قٕسمٕکۍ سُر لگاوٕنۍ الگ الگ قٕسمَن ہنٛدۍ ٲں یِم یِم چیٖز چھِ آسان اَتھ سِنٛگِنٛگ منٛز تِم کَرٕنۍ ٲں تہٕ مےٚ چھُ باسان کہِ اِنسان اگر ٲں لَگاتار یِمَن چیٖزَن پرٛیٚکٹِس روزِ کَران لگاتار روزِ یِمَن چیٖزَن کُن ٲں ٹایِم دِوان تہٕ تیٚلے چھِ یِم ڈیٚولَپ ہیٚکان گٔژھِتھ